پَنٕنۍ بٔستی چھِ مےٚ ییٚتھ بُنیادَس پٮ۪ٹھ پَسنٛد اَکھ چھُ ییٚتہِ ماحول رُت بیٚیہِ چھِ موے عمبٔرِین جِناب محمد رُسول اللہ صلی اللہ علیہِ وسلمن ہنٛز ییٚتہِ ڈِسٹِرٛکٹ کیٛاہ ویلی ہنٛدۍ لوٗکھ چھِ یوٚت واتان پہاڑی ایریا چھُ یہِ ٹیٛوٗرِسٹ ایریا چھُ یہِ ٲں باغٲتی لِحاظ تہِ چھُ یہِ برٛۄنٛہہ ہر سطحس پٮ۪ٹھ بیٚیہِ چھِ خاص کَر یِہٲے آب و ہوا چھُ ییٚتیٛک رُت ٹھنٛڈ موسِم چھُ نۄمن یہِ أزکِس موسِمَس منٛز اگر اِنسان سانیٚن پہاڑن پھیرِ سانیٚن جنٛگلَن منٛز ف اَژِ دَہ ؤری ہُریٚن وٲنٛسہِ تیٛوٗتاہ چھُ یہِ خوشبوٗ خۄش لگان سٲنۍ بٔستی پہاڑی ایریا چھُ یہِ ٲں اللہ تعالیٰ سٕنٛز نعمت چھِ ییٚتہِ جنٛگلو کِنۍ چھُ یہِ مالامال خوشبوٗ بٔستی چھِ یہِ ییٚتہِ چھِ خوشبوٗ یِوان اِنسان سٕنٛدۍ صحتہٕ خٲطرٕ تہِ چھُ بہتر ماحولیات ییٚتیٛک یہِ تہِ چھُ رُت خاص کر چھَنہٕ ییٚتھ بٔستی ہنٛدیٚن لوٗکن سُہ ذہن گنٛدٕہ کیٚنٛہہ یُس زَن باقٕے بٔستِین منٛز چھُ یہِ چھِ عظیٖم بٔستی أتھۍ بُنیادَس پٮ۪ٹھ کہِ ییٚتہِ چھِ موے عمبٔریٖن جِناب محمد رُسول اللہ صلی اللہ علیہِ وسلم ہر کانٛہہ طبقہٕ چھُ ییٚتہِ روزان گُجُر تہِ چھُ روزان بٔکٕروال تہِ چھُ روزان پنٛڈِت بھٲے ٲسۍ تِم ژٔلۍ ییٚتہِ تِم تہِ ٲسۍ ییٚتہِ روزان ٲں بہرحال ییٚتہِ ٲس اَکٔے کَتھ ییٚتہِ اوس یَکساں ییٚتہِ مغرِبُک ییٖتن تہٕ سۄے نَظر آسیٚس ییٚتہِ مشرِقُک یا جنوٗبُک ٲسۍ تن اِنسان یا شُمالُک مہمان بٔنِتھ آو زانہٕ ہون یا نَہ زانہٕ ہون تہٕ رٕتۍ پٲٹھۍ چھِس ییٚتِکۍ لوٗکھ پیش یِوان